ہیلو ہیلو تُہۍ چھُوا یہِ زِیُن ژَٹَن وٲلۍ اَسہِ اوس یہِ وَندَس خٲطرٕ ہَمامَس کیُٚتھ زیُٚن ضروٗرت وۄنۍ دَپیو مےٚ تُہۍ دِی وَا کٔرِتھ اَسہِ مطلب ہَمامَس خٲطرٕ وَندَس اہن حظ تِم لۄکچہِ لۄکچہِ یِم ہَمامَس واتن تِم حظ چھِ زٲوجہِ گژھن آسٕنۍ کینٛہہ اہن حظ کٔہِے اَسہِ چھِ تِم ضروٗرت تِم کۭتِس گژھان اَسہِ چلو ٹھیٖک تُہۍ تھٲے زیو تیٚلہِ پانٛژھ شےٚ کۄیِنٛٹَل تھٲے زیو تِم تہٕ بیٚیہِ اوس اَسہِ یہِ اَسہِ چھِ ییٚتیٚتھ خاندَر پِتٕر بیٚنہِ اَسہِ ٲس تَتھ کِتھ تہِ زیُٚن ضٔروٗرت اَسہِ اَسہِ دوٚپ وۄنۍ نِمو تۄے کیُٚتھ تہِ سُہ تہِ تہٕ أسۍ چھِ کھِرمہٕ پٮ۪ٹھ اہن حظ وۄنۍ وَسہٕ ہَہ بہٕ پانَے تہٕ اَتھ چھِ پٮ۪وان گٲڑۍ اَنٕنۍ تُہۍ أنِو تُہۍ پانَے گاڑِ منٛزَ پَتہٕ یہِ ریٹ کھَسہِ تہٕ چَلو ٹھیٖک چھِ تہٕ تھٲے زیو تہٕ بیٚیہِ ہُہ کوٗتاہ تُہۍ تھٲے زیو یہِ اَسہِ چھُ خاندرَس کیُٚتھ ضروٗرَت تَتھ خٲطرٕ بیٚیِس چھِ ہَمامَس خٲطرٕ تَتھ کیُٚتَن تہِ شےٚ تُہۍ تھٲے زیو فِل حال شےٚ ہی پَتہٕ وٕچھو أسۍ بیٚیہِ تہٕ اَسہِ چھُنہ خاندرَس کیُٚتھ حالَہ نیُٚن اَتھ کیُٚتھ تھٲیِو تُہۍ زٕ ژور کۄیِنٹَل اہن حظ اہن حظ پَتہٕ اگر مےٚ بیٚیہِ آسہِ ضروٗرَت تہٕ پَتہٕ ہُہ ہَمامَس خٲطرٕ اَتھ چھِ پَتہٕ بیٚیہِ نیُٚن اہن حظ تُہۍ کٔرۍ زیواَتھ کوٗتاہ چھُ گژھان ریٹ چلو ٹھیٖک چھِ ہُہ تہِ یُس یہِ خاندرَس خٲطرٕ چھِ تَتھ تہِ تَتھ تہِ ساڑ سَتھ ہَتھ چَلو تیٚلہِ یی زیو تُہۍ شامَس بٲگۍ تہٕ تُہۍ کٔرۍ زیو فون تہٕ أسۍ نیرو سَڑکہِ پٮ۪ٹھ أسۍ ہاوَو پَتہٕ وَتھ کوٚتَن چھُ اَنُن تُلِو تُلِو